یِم حظ گوڈٕنٮ۪تھ ٲسۍ فوٹوگرافَر تم ٲسۍ یہِ کران مطلب تم حظ فوٹو تُلان شوکھَن مطلب نٮ۪چٕرَس ٲسۍ فوٹو تُلان کَلچَرَس ٲسۍ فوٹو تُلان یہِ تِمَن خۄش گژھِ ہے تَتھ ٲسۍ تُلان فوٹو مطلب گۄڈٕنِک پرٲنۍ فوٹوگرافَر یِم ٲسۍ نہٕ حظ تم ٲسۍ مطلب واریاہَن واریاہَن جایَن گژھان پتہٕ تُلان فوٹو نٮ۪چٕرَس تُلان فوٹو کَلچَرَس تُلان فوٹو ایٖکَلاجِکَل بٮ۪لَنسَس تُلان فوٹو واریاہَن تُلان فوٹو یِم وٕ آز فوٹوگرافَر چھِنہٕ حظ آز چھِ وٕ بدلہِ آیہِ فوٹوگرافَر ییٚلہِ مطلب اٮ۪ڈوانَس گٕے نہٕ حظ ٹیکنالجی فوٹوگرافَر تہِ بدلے وٕنیُو کٔمۍ آیہِ وُچھ حظ آز چھِنہٕ حظ کیٚنہہ گژھان کیٚنہہ حٲدِثہٕ گۄڈٕ چھِ تُلان فوٹوگراف آز چھِنہٕ حظ سی آے ڈی آسان تَتھ چھِ آسان گۄڈٕ فوٹوٗگراف آز چھِنہٕ حظ کیٚنہہ لبان گۄڈٕ چھِ تُلان تَتھ فوٹوٗگراف اَزٕکۍ فوٹوٗگرافر تہٕ بروہِم فوٹوٗگرافَر یِم چھِ واریاہ اَلَگ برونٛہہ ٲسۍ فوٹوٗگرافَر تِم ٲسۍ کانٛگر وُچھٕ ہَن نہٕ حظ تُلَن فوٹوٗگراف کیٚنہہ وُچھ ہَن نہٕ حظ تُلہَن فوٹوٗگراف نٕے لوٗکھ وُچھ ہَن نہٕ حظ تُلَن فوٹوٗگراف آز چھِ فوٹوٗگراف کیٚنہہ ثبوٗت لوبُک نہٕ حظ تُلُکھ فوٹوٗگراف پوٗلیٖسَس آسان فوٹوٗگرافَر سۭتۍ سی آی ڈی یَس آسان فوٹوٗگرافَر سۭتۍ یوٚتھٕے یوٚتھٕے ٹیکنالجی چھِنہٕ حظ بڑان فوٹوٗگرافَر تہِ بدلٕے گۄڈٕنٮ۪تھ ٲسۍ فوٹوٗگرافَر تُلان کَلچَرَس فوٹوٗ نٮ۪چٕرَس فوٹوٗ آز چھِ فوٹوٗگرافَر یٔتہِ حظ گومُت کیس اَکھ تُلُکھ فوٹوٗ ہے یَتہِ حظ گومُت کہتام تُلُکھ فوٹوٗ آزٕکۍ تہِ پرٲنۍ فوٹوٗگرافَر ٲسۍ چھِنہٕ رَلان مےٚ باسان مےٚ حظ باسان پرٲنی فوٹوٗگرافَر ٲسۍ اَصٕل تِم ٲسۍ تُلان زبردَس فوٹوٗ